وعلیکُم اسلام

کَر پٮ۪ٹھ رات پیٚٹھ ہاسپِٹَل گٔے ونہٕ تُہۍ کٕہٕنۍ کِہیٖنۍ نا کَرٕ پٮ۪ٹھ باسیٚو تۄہہِ رات پٮ۪ٹھ سِمپٹَمٕز کیٛاہ سِمپٹَمٕز کیاہ کیاہ چھِ یِوَان اچھا باڈی ٹرمپیچَر کَرنوٚوَ چَک کوتاہ چھُ ٹھیٖک ٹھیٖک ٹھیٖک تہٕ تُہۍ کٔرِو کٲم اَکھ فِوَر چھُ نا وَسان کِہیٖنۍ ٹھیٖک اَتھ کٔرِو تُہۍ کٲم اَتھ چھِ ترٛیش چیٚن زیادٕ زیادٕ نا گَرم ترٛیش چیٚن زیادٕ بوٗز بوٗزوا خٲلی چھا فیور کِنہٕ سردی تہِ چھ تۭر تہِ چھا تیٚلہِ کٔرۍ زیو کٲم اکھ نٮ۪بر نیٖرزیو نہٕ زیادٕ کینٛہ انٛدر کَنے بہزیو سویٹِنٛگ سویٹِنٛگ ما چھِ گژھان زیادٕ تۭرٕ چھِ کھسان دوا اوٚنوَ تۄہہِ کیٚنٛہہ اَتھ گٔے کٲم کَرٕنۍ تُہۍ کٔرۍ زیو کٲم تُہۍ أنۍ زیو دوا پیرسٹمال بیٚیہِ أنۍ زیو ڈولو بیٚیہِ أنۍ ییو ایسپایریٖن ایٚسپایرِیٖن أنۍ زیٚو کَلَس کَلَس چھَ زیادٕ دود ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ کٔرۍ زیٚو کٲم تُہۍ أنزیٚو یمے دوا یہ مےٚ تھوٚو تۄہہِ پیرسٹمال أنۍ زیٚو یا أنۍ زیٚو ٹیبلٹ یا أنۍ زیٚو اِنجکشَنے ایسپایرِیٖن اَوا اَوا یِم أنٛۍ زیو تُہۍ کَمزوٗری ما یِم باسَن دَگ وگ زَنٛگَن وَنٛگَن پٮ۪رسٹمال کھیزیو تُہۍ تُہۍ کٔرۍ زیو کٲم پٮ۪رسٹمال کھیزیو تُہۍ مگر کھیزیٚو گۄڈٕ کھیزیو کیٚنٛہہ خٲلی میادَس کھیٚیِو صُبحن صُبحَن چاے چتھ کھیےزیو پیرسٹمال اگر یہِ اگر زیادٕ باسیٚو اگرے زیادٕ چھُ تیٚلہِ کٔرزیو کٲم تیٚلہِ أنِو اِنجَکشَنٕے سُہ کَرنٲیزیٚو صُبحَن چاے چتھ خٲلے میادَس نہٕ کیٚنٛہہ گے کٲم ڈولو کھیزیو ڈولو کٔرۍ زیو کٲم ڈولو کھیزیو شامَس بَتہٕ کھیٚتھ شۄنٛگَن وِز ییٚمہِ ساتہٕ شۄنٛگنہِ ؤسِو تَمے ساتہٕ بَتہٕ کھٮ۪تھ کھیزیو ڈولو اَوا اَوا یہِ تھٲے زِ یہِ ٹریٖٹمنٛٹ لگا یہِ تھٲے زیو دۄن ترٛٮ۪ن دۄہَن لگاتار یہِ ٹرٛیٖٹمنٛٹ ٹٮ۪سٹ ما کَرنٲوٕ کیٚنٛہہ ٹٮ۪سٹ کِہیٖنۍ نا آچھا اچھا بیٚیہِ سرٕد آبَس کُن کٔرۍ زیو نہٕ کیٚنٛہہ بیٚیہِ چیٖزیو فِلیوٗڈ چیزیٚو زیادٕ زیادٕ نہ مگر چیزیو فِلٹریٹ یُس آسہِ نا گرم گرم سۄے سۄے ترٛیٚش چیٖزیو تہٕ چلو کیٚنٛہہ چھُ نہٕ پَرواے یہِ گژھِ اِنشاء اللہ ٹھیٖک پانے